کٔشیٖر ہِنٛدۍ لُکَہ کٔشیٖر ہِنٛدۍ لُکَن ہِنٛدۍ خٲطرٕ چھےٚ ییٚتہِ واریاہ جایہِ اٮ۪وٮ۪لیبٕل یِم ہر کُنہِ جایہِ چھِ یَژھان گَژھُن یِم ہر کُنہِ جایہِ چھِ یَژھان گَژھُن تِہِنٛدِ خٲطرٕ چھُ ییٚتہِ پٔری محل نِشاط شالمور ہٲروَن ہاری پَربَت مخدُن صٲبُن دَسگیٖر صٲبُن بَڈشاہ واریاہ یِژھٕ جایہِ جایہِ یِم نہٕ اَسہِ وٕنہِ پوٗرٕ سارنٕے تہِ چھےٚ پَے کِہیٖنۍ مگر ڈاوُن ٹاونَس منٛز چھُ اَکھ بڈشاہ موٗجوٗد ییٚمِس نِش اِنسان یوٚت تہِ اِنسان ہیٚکہِ ایز اےٚ پِکنِک تہِ گٔژھِتھ ایز اےٚ فرٛی ٹایِم تہِ پَنُن سٕپٮ۪نٛڈ ہیٚکہِ کٔرِتھ واریاہ یِژھ جایہِ چھےٚ یِم أنٛدۍ پٔتۍ اَسہِ چھےٚ واریاہ اَصٕل ہاری پَربت چھُ سُہ چھُ مخدوم صٲبنہِ پٮ۪ٹھ کَنۍ سُلایمان ٹینٛگ چھےٚ بیٚیہِ چھِ واریاہ ییٖتیٛاہ اَصٕل اَصٕل چیٖز یِم ہَر کُنہِ جایہِ یوٚت ہَر کُنہِ جایہِ اِنسان ہٮ۪کہِ گٔژھِتھ ییٚتہِ چھِ واریاہ کیٚنٛہہ شَنٛکراچاریا سُہ پہاڑ اَکھ ییٚتٮ۪ن پٮ۪ٹھ کَنہِ اَکھ مَندَر چھُ تور تہِ چھِ أسۍ ٹرٛیکِنٛگ خٲطرٕ گژھان اگر أسۍ صُبحٲے مارنِنٛگَس منٛز نیرو أسۍ ہٮ۪کو تور تام گٔژھِتھ تور تام پَکان پَکان گٔژھِتھ تَتھ چھےٚ گٲڑۍ تہِ کھسان اَکہِ سایڈٕ بیٚکہِ سایڈٕ چھِ تَتھ پَکان تہِ مگر مین زیادٕ مَزٕ چھُ تَتھ پَکنَس منٛزٕے یِوان ییٚلہِ تَتھ پہاڑَس وارٕ وارٕ وارٕ وارٕ أسۍ پَکان چھِ تہٕ پَتہٕ چھِ واتان أکِس مَنٛدرَس نِش تَتٮ۪ن چھِ سۄ اَکھ أنٛدۍ پٔتۍ تَتھ خوٗبصوٗرت جاے سۄ چھےٚ یِوان وٕچھنہٕ تَمہِ شٮ۪نٛکراچاریا پٮ۪ٹھ چھُ یِوان سورٕے ڈَل لیک وٕچھنہٕ بیٚیہِ ہٮ۪کو أسۍ نِشاط تہِ گٔژھِتھ شالمٲر تہِ گٔژھِتھ تَمہِ ہیوٚر پَہَم چھُکھ پَتہٕ یِوان باٹنِکَل گاڈَن تَمہِ پَتہٕ چھُ پٔری محل یِوان واریاہ کیٚنٛہہ یِژھ یِژھ چیٖز چھےٚ یِم واریاہَن جایَن خٲطرٕ اَسہِ خٲطرٕ چھےٚ دٔستِیاب تِمَن منٛز چھےٚ یِژھٕ جایہِ کہِ بیٚیہِ چھےٚ ڈاوُن ٹاولَس منٛز لوکلی جامِع مَسجِد چھِ حضرت بَل شرٛایِن چھُ تور چھِ أسۍ عبادت کَرنہِ تہِ خٲطرٕ تہِ گَژھان دَسگیٖر صٲبُن چھُ بیٚیہِ چھِ مخدُن صٲبُن چھُ بیٚیہِ چھُ آکھَن صٲبُن چھُ اورٕ سایڈِ چھُ بیٚیہِ لۄکٕٹۍ واریاہ واریاہ اَستان شاہنمتی نَوشہری اَستان چھُ بیٚیہِ چھُ فاضلی صٲبُن اَستان تہِ چھُ تَپٲرۍ بیٚیہِ چھُ میٖرَخ صٲبُن چھُ أسۍ ہٮ۪کو یِمَن جایَن آرام سان گٔژھِتھ بیٚیہِ پَنُن ٹایِم واریاہ اَصٕل پٲٹھۍ سٕپٮ۪نٛڈ تہِ کٔرِتھ بیٚیہِ یی اَسہِ تَمہِ سۭتۍ واریاہ زیادٕ فٲیدٕ دِلَس تہِ مِلان سکوٗن بیٚیہِ دٔیِم کَتھ یُس یہِ چھُ مخدُن صٲبُن اور چھِ أسۍ عبادت کَرنہِ گژھان دَسگیٖر صٲبُن عبادت کَرنہِ اَتٮ۪ن چھُ یِمَن یِمَن جایَن منٛز چھُ دِلَس مِلان سکوٗن پَتہٕ یا حضرت بَل چھِ تَتہِ چھِ بٔڑ زِیارت تَتہِ تہِ چھُ واریاہ کیٚنٛہہ سکوٗن مِلان ہر سایڈٕ یہِ تَتہِ منٛگو اِنشاء اللہ تَتہِ چھُ سورُے سُہ پوٗرٕ گَژھان بیٚیہِ چھِ واریاہ یِتھ پِکنِک سٕپاٹٕس یِم أنٛدۍ پٔتۍ اَسہِ دُنہیٖکۍ چھِ زَن چھِ اقبال پارَک چھےٚ راج باغ سایڈٕ تہِ چھِ واریاہ پارکہٕ یَپٲرۍ چھےٚ پرٛتا پارک چھےٚ بیٚیہِ چھےٚ واریاہ اَصٕل اَصٕل پارکہٕ تہِ چھےٚ یِم ایوٮ۪لیبٕل چھےٚ بیٚیہِ چھےٚ اَکثر أسۍ ٲسۍ گَژھان پرٛتا پارکہِ مَنٛز أسۍ ٲسۍ ما بہٕ ٲسٕس اَسہِ چھُ ماتامال اَپٲری أسۍ ٲسۍ پَتہٕ تَتہِ نیران تہٕ گژھان اَتھ پرٛتا پارکہِ منٛز شامَن تَتھ چھِ أنٛدۍ پٔتۍ واریاہ پوش کُلۍ گرٛی اٮ۪وَر گرٛیٖنٕز لٲگِتھ منٛزَس چھُ تَتھ فموار وغیرہ تَتھ منٛز چھُ واریاہ مَزٕ لگان شامَن یُتھُے اِن اِنسان فیملی سۭتۍ آسہِ ہا ہٮ۪وان ٹایم کَرُن سٕپٮ۪نٛڈ سُہ ہیٚکہِ آرام سان توٚتَن گٔژھِتھ تَتٮ۪ن کٔرِتھ سٕپٮ۪نٛڈ اَگر نہٕ تَتٮ۪ن اَصٕل بیٚیہِ چھےٚ بیٛاکھ اَکھ چِٹرَنٕز پارک ییٚتٮ۪ن تَتہِ چھِ لۄکٹٮ۪ن لۄکٹٮ۪ن بَچَن نِوان تور چھِ تِمَن جوٗلہٕ سوارٮ۪ن پٮ۪ٹھ گِنٛدناوان بیٚیہِ چھِ تِمَن أنٛدۍ پٔتۍ سیر ہُم یِم چیٖز تہِ ہاوان تَتہِ چھُ واریاہ اَصٕل مَزٕ لَگان تَتہِ چھُ وۄنۍ أنٛدۍ پٔتۍ واریاہ چیٖز رٮ۪سٹورنٛٹ چھِ باقٕے یِتھۍ یِتھۍ چیٖز چھِ تَتہِ سۭتی چھُ سِٹیڈیَم اَکھ تہِ یوٚت أسۍ گژھان چھِ گِنٛدنہِ یا سٕپوٹٕس خٲطرٕ آسہِ کیٚنٛہہ تور تہِ چھِ أسۍ ہٮ۪کان گٔژھِتھ